سون بارہمولَہ ضِلعہٕ چھُ واریاہ اَکھ بوٚڈ ضِلعہٕ یَتھ اَنٛدَر چھِ واریاہ گام یِوان ٹرانسپوٹٕکۍ ذٔریعہٕ تہِ چھِ واریاہ مَثلن ٹرٛین چھِ آٹو رِکشاہ چھِ بَسہٕ چھےٚ سومو چھِ تَویرا چھِ کُنہِ تہِ ضِلعس منٛز کُنہِ تہِ جایہِ گَژھنہٕ خٲطرٕ چھِ أسۍ ٹرٛینہِ ہُنٛد اِستعمال تہِ کَران بَسن ہُنٛد اِستعمال تہِ چھِ کَران آٹوٗوَس آٹوٗ رِکشاہَن ہُنٛد اِستعمال تہِ چھِ کَران سومو تہٕ تَویراہن ہُنٛد اِستعمال تہِ چھِ کَران کُنہِ دوٗر گامَس منٛز گَژھنہٕ خٲطرٕ چھِ اسہِ پیوان ٹاونو پیٹھٕ ٹاںٛگَن تہِ کھَژُن یُس ٹرٛانَسپورٹُک اکھ ذٔریعہٕ چھِ سٲنِس ڈِسٹِرکَس منٛز یِم بَس چلاون وٲلۍ گاڑِ چَلاون وٲلۍ اَصٕل پَنُن گُزار پَکان یہِ بَسہٕ گاڑِ چَلٲوِتھ تِم چھِ اَصٕلۍ پٲٹھۍ پَنٕنۍ دۄہ دِش ہٕنٛدۍ ضروٗرِیات یِمو پٮ۪ٹھ پوٗرٕ ہیکان کٔرِتھ سَوٲرۍ تہِ چھَکھ اَصٕل آسان امہِ سۭتۍ چھِ تِم سٲری پَنٕنۍ دۄہ دِشہِ ہِنٛدۍ ضروٗرِیات پوٗرٕ کَران سکوٗل بَچن چھِ پَرناوان تہِ بیٚیہِ چھِ پَنٕنۍ دۄہ دِشِنۍ ضروٗرِیات پوٗرٕ تہِ کَران